السلام علیکم ورحمتہ اللہ وبرکاتہ مےٚ چھِ پننِس علاقس منٛز واریاہ گاڈٕ رچہِ مٕژ یتھ کٲٹھۍ کہِ ویٚشوِ ہٕنٛز گٲڈ ٹروٹ گٲڈ تہٕ بییٚہِ کنٛڈٮ۪و ورٲے گٲڈ یمو منٛز ٲس ساروٕے کُھۄتہٕ زیادٕ یشہِ ہٕنٛز گٲڈ ڈِمانڈس منٛز تہٕ بہٕ اوسُس زیادٕ یشہِ ہٕنٛز گاڈٕ رٹان یشہِ ہٕنٛز گاڈٕ اکھ کلِو چھُ گژھان ساڑ شیٚے ہتھ تہِ یِم کنٛڈٮ۪و ورٲے گاڈٕ چھِ تِم چھِ گژھان ژور ہتھ تہٕ یِم بییٚہِ یِم ٹروٹ گاڈٕ چھِ تِم چھِ گژھان اکھ کِلو ساڑ ژور ہتھ رۄپیہِ